اگر أسۍ ضلعہ بارہمولہٕچ کَتھ کَرو تہٕ اَتھ چھِ کٔشیٖرِ پٲٹھۍ أسۍ وَرمُل وَنان تہٕ یَتھ ضِلَس منٛز چھِ وارِیاہو قٕسمٕکۍ ٹرٛانَسپوٹ سِسٹَم یِتھ کَنَتھ زِ ٹانٛگہٕ چھُ ییٚتہِ گاڑِ چھِ ییٚتہِ بَس چھِ ییٚتہِ اوبٕر تہِ چھِ یِوان کَرنہٕ مگر وٕنہِ چھِنہٕ اوبرُک تیوٗتاہ ییٚتہِ کِہیٖنۍ تہٕ آٹو چھِ ییٚتہِ لۄکچہِ گاڑِ چھِ ییٚتہِ بَجہِ گاڑِ چھِ ییٚتہِ تہٕ ساروی کھۄتہٕ بیٚیہِ چھِ ییٚتہِ ٹرٛین تہِ نیران اَمر گَڑھ کَنۍ تہٕ ساروِی کھۄتہٕ یُس اَکھ عام اِنسان آرام سان ہیٚکہِ کٔرِتھ سُہ گٔے بَس یُس بَس آرام سان بَڑِ دوٗرِ پٮ۪ٹھ بَڑِ نَزدیٖک تام واتنایہِ تھوڑا لَگہِ تما ٹایِم وَقت لَگہِ مگر سُہ چھُ وارِیاہ زیادٕ کَم کِراے ہٮ۪وان اگر أسۍ کَمپیر کَرُن سُہ اگر بَنیز پَتہٕ أسۍ وٕچھو سومو نِش سومو چھِ تِم لُکھ پرٮ۪فَر کَران یِم تھوڑا امیٖر آسَن یا اَکھ عام اِنسان کَرنہِ دۄہَے دۄہَے سومو پریفر کِہیٖنۍ کیٛازِ کہِ سُہ چھُ زیادٕ کِراے ہٮ۪وان تہٕ اَتھ خٲطر چھِ زیادٕ آسان یِم آفِس چھِ گَژھان تِم چھِ زیادٕ سومو رَٹان باقٕے چھِ ییٚتہِ وارِیاہ فٮ۪سَلٹی اَصٕل ٹانٛگَن ہٕنٛز گاڑٮ۪ن ہٕنٛز تہٕ ریل تہٕ کٔشیٖر منٛز چھِ اَکٕے ٹرٛین پَکان مان ژٕ یُس سوپور یا بارہمولہ پٮ۪ٹھ چھِ بانی حال تام تہٕ یِہٕے تہٕ اِیَرپوٹ تہِ چھِنہٕ بارہمولاہَس منٛز کیٚنٛہہ ہاں مگر سرینَگرَس منٛز چھِ تہٕ اکھ عام اِنسان ہیٚکہِ بَڑٕ آرام سان بَسہِ منٛز اِتھ تہِ گٔژھِتھ تہٕ وارِیاہ کَم کِراے تہِ لَگٮ۪س